بیسٹ سٹرٛنٛگٕتھ ٹھیٖک کہِ بہٕ چھُس پرٛٮ۪تھ کُنہِ چیٖزُک سامنہٕ ہٮ۪کان کٔرِتھ چاہے سُہ لۄکُٹ آسہِ چاہے سُہ بوٚڑ آسہِ کہِ کَرُن چھِ کَرنا ہے ویٖکنیسٕز چھِ آسان پرٮ۪تھ کٲنٛسہِ نَفرَس منٛز مےٚ منٛز تہِ چھِ کیںٛہہ ویٖکنیس بہٕ چھُس نہٕ ہٮ۪کان مطلب تیوٗت ہاے سوٗنٛچِتھ کِہیٖنۍ بہٕ چھُس نہٕ ہٮ۪کان تیوٗت سُہ أکِس بیٚیِکہِ سٕنٛدِ کھۄتہٕ مطلب سُہ زیادٕ ڈیٖپ سوٗنٛچِتھ کِہیٖنۍ آ ویٖکنیس چھِ یہِ کہِ بہٕ چھُس نہٕ مطلب بیٚکس ویٖکنیس آسٕنۍ مےٚ منٛز یہِ چھِ واریاہ اَکھ چَلینٛج اَکھ اِنسانَس خٲطرٕ آسان کہِ مےٚ منٛز چھِ ویٖکنیس یہِ کِتھ پٲٹھۍ کَرٕ بہٕ دوٗر ویٖکنیس کیٛاہ چھِ کہِ بہٕ چھُس نہٕ ہٮ۪کان کٲنٛسہِ سۭتۍ مطلب کھُل کے بات کٔرِتھ کینٛہہ کھُل کے اَصٕل پٲٹھۍ مطلب سُہ اِنٹرٛیکٹ گٔژھِتھ کینٛہہ رٔلِتھ کینٛہہ تہٕ سٹرٛنٛگتھ کیٛاہ چھِ مےٚ بہٕ چھُس پرٮ۪تھ کُنہِ چیٖزُک پَڑاو ہٮ۪کان کٔرِتھ بیٚیہِ چھِنہٕ مےٚ اَکھ سٹرٛنٛگتھا اَکھ چھِ مےٚ کہِ بہٕ چھُس اگر مےٚ کٲنٛسہِ سۭتۍ لَڑٲے تہِ گژھِ وغیرہ میں خود اُس سے یہ بہٕ چھُس تٔمِس سۭتۍ کَران یورَے کَتھ کیٛازکہِ مےٚ چھِ اَکھ الگٕے نظامہ اَکھ بنومُت پنٛنہِ زِندگی منٛز کہِ سٹرٛنٛگٕتھ اِنسانَس سٹرٛنٛگٕتھ میکٕس مین اےٚ پٔرفیکٹ ییٚلہِ اِنسانَس سٹرٛنٛگٕتھ آسہِ ییٚلہِ اِنسانَس سۄ سُہ جَذبہٕ آسہِ أندرٕکٮ۪ن کہِ سُہ ہیٚکہِ کُنہِ تہِ چیٖزُک یہِ کٔرِتھ بَرابَر